اسلامُ علیکُم اَہن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک شُکُر الحمدُاللہ آ آز پیٚو واریاہ کٲلۍ یاد ہہ

صحیح اَدٕ تٔمۍ کیٛاہ کَرنَس اَسہِ کیٛاہ چھِ اَسہِ چھِ اَسہِ مجبوٗری گمٕژ یورٕ تَوے چھِ کٕنٕنۍ

ژو ژٕےٚ وَن ژٕ ہہ پانہٕ تہِ سایٹہِ پٮ۪ٹھ گوکھ ژےٚ وٕچھتھ پانہٕ تہِ تَتہِ کیٛاہ چھِ فٮ۪سلٹی کِژھ چھِ

نہَ وٕ نَفر تہِ وٕچھُن تٔمی آیہِ وٕ پَتہ گژھِ نہٕ پگاہ پرٛابِلِم تہِ کینٛہہ گژھٕنۍ أڑۍ چھِ اِنسان تھاوان چھِ کٲمہ وٲمَہ ترٲیِتھ پَتہٕ چھِ ژَلان تہِ تہِ گژھِ نہٕ گَژھُن کیٚنٛہہ نَفر تہِ گژھِ جان آسُن یُس اَصٕل پٲٹھۍ بروسہٕ وول آسہِ مےٚ سُہ آ سُہ چھُ سُہ چھُ مےٚ ژےٚ تانۍ تھومُت ژٕ اَنُن کُس اَن ہَن سایٹہِ نظرِ سُہ کَرٕ پانے ژےٚ تانیتھ تھومُت مان ژٕ مےٚ گژھِ کنہٕ پٲٹھۍ یہِ پرٛابلِم سالو گژھٕنۍ ہے وٕچھ مارکیٹ حِساب مارکیٹ حِساب اگر کَتھ کَرو اسہِ دی زَن تِژٕے ہَن اَسہِ منٛز وُچھ بدل زیادٕ چھِ کھَسان تَتھ کُلٮ۪ن کیٚنٛہہ یہِ مارکیٹ ویلیوٗ آسہِ تہٕ تی دِیٖتَن حظ یُہ تُہۍ وَنان چھُو تہِ تَتھ منٛز تہِ ما گژھِ کہیٖنۍ تتھ منٛز چھِنہٕ یِوان پَنٕنۍ نظر تہ گژھِ نہ حظ آسٕنۍ مےٚ کوٚت واتہِ پتہٕ بُتھِ یہِ ہے تہ چھُ او تہ

وٕ ما چھِ وٕ ما